جِناب تُہۍ چھِو اَگَر اولا پٮ۪ٹھ چھِو تُہۍ ؤنتَو مےٚ یہِ بہٕ چھُس گُلزار احمَد مےٚ اوس یہِ زانُن زِ یُس تۄہہِ یہِ ڈرَیوَر چھو اَتھ تھومُت اَتھ کیبہِ یوٚس مےٚ بُک کَریے تُہۍ ؤنتَو مےٚ امۍ سُنٛد فیٖڑبیک یہِ کیُتھ چھُ روٗدمُت ریٹِنٛگ کِژھ چھِ امس آمٕژ یِمو أزیُک تام امس سۭتۍ سَفَر چھُ کوٚرمُت یا ٹریٚوٕل چھُ کوٚرمُت تِمَن کیاہ ایٚکٕسپیریَنٕس چھِ روٗزمٕژ أمس سۭتۍ تِکیازِ ڈرَیوَر چھِ تِم تہِ آسان یِم زَن تھوڑا ریش ڈرَیوِنٛگ چھِ کَران تیز چھِ زیادٕ پَکان یا باقٕے مَسلہِ تہِ چھِ آسان تمہ موٗجُوب بہٕ چھُس یژھان ایٚکچُلی تِتھِس نَفرَس سۭتۍ یہِ سَفَر کَرُن یُس زَن بَڑٕ جِنرَس یا اَصل نَفَر آسہِ سوج بوٗج وول اِنسان آسہِ تٔمس سۭتۍ چھُس بہٕ یژھان سَفَر کَرُن وۄنۍ ؤنتَو تُہۍ مےٚ جِناب یِی یُس توہہِ یہِ نَفَر چھو ڈرَیوَر چھو یِمو أزیُک تانۍ امس سۭتۍ ٹریٚوٕل کوٚر تِمو کیٛاہ ریٹِنٛگ چھِ أمس دِژمٕژ پانٛژھ سٹار یا ترٛےٚ سٹار کیٛاہ چھِ ہَس دِژمٕژ تہٕ فیٖڑبیک کیٛاہ چھُ امس مُتعلِق آمُت تکیاز آز چھِ واریاہ زیادٕ ڈرَیوَر اکثَر ڈرَیوَر چھِ کَران یہِ تھوڑا نَشہِ وَشہِ تہِ چھِ کران تمہِ سۭتۍ چھِ تھوڑا گَژھان پَتہٕ سَوارِ پرابلم پَتہِ چھِنہٕ یِمَن پَتہَ آسان کینٛہہ أسۍ چھَ سلو پَکان أسۍ چھَ تیز پَکان أسۍ کیاہ چھِ کَران کیاہ نہ چھِ کَران تہِ بیٚیہِ گَژھِ آسُن تھوڑا یٔمس زَن شَرافَت تہِ آسہِ تکیازِ اَسہِ سۭتۍ آسن تھوڑا بَچہِ وَچہِ تہِ کُنہِ ساتہٕ چھُ وَتہِ مَنٛز پیٚوان رُکُن وُکُن بَچَس باسیٚو کینٛہہ اُلٹی چھِ باسان یا پِشاب وِشابٕچ ضرورت باسے بَچَس نٮ۪بَر باتھ روٗم گَژھنٕچ ضرورت پیٚیہِ یِم چھِنہٕ پَتہِ أڑۍ ڈرَیوَر مانان کینٛہہ تمہ موٗجُوب ونتَو مےٚ تُہۍ یہِ ڈرَیورَس کیُتھ فیٖڑبیک آسہِ روٗدمُت امہِ حساب یا کُنہِ جاے چھُ کھیٚن چیٚن چھُ یا باقٕے چیٖز چھِ آسان یِم چھِ أڑۍ ڈرَیوَر پَتہٕ آسان ایجَنٛٹ اَڑٮ۪ن ہوٹلَن ہٕنٛدۍ یِم چھِ پَتہٕ پَننٮ۪ن ہوٹلَن پٮ۪ٹھٕے نِوان یِم چھِ نہٕ پَتہٕ مانان باقیَن جایَن یِم چھِ کٔمِشَن آسان تِمو روٚٹمُت یِم چھِ دَپان توٗڑۍ ہَسا باقٕے نہٕ کُنے کُنے اِنسانَس چھُ کُنہٕ جٲے پَسَنٛد یِوان کھیٚونٕے یِم چھِ کھیاناوان پَتہ تٔتۍ تھسٕے تَوے موٗجوب چھُس بہٕ یژھان زانُن یُس یہِ ڈرَیوَر چھو تۄہہِ أمس کیٛاہ حِسابہَ چھُ اپٲرۍ یہِ کیاہ چھُ سونٛچان اَگَر یہِ ٹھیک چھُ سَوارِ ہِنٛزِ مَرضی پٮ۪ٹھ پَکہِ یہِ یا سَوارِ ہِنٛزِ مَرضی پٮ۪ٹھ کھیانایہِ چانایہِ تیٚلہِ چھُ ٹھیک تیٚلہِ ہیٚکو أمِس سۭتۍ گٔژھِتھ اَگَر نہٕ تہٕ تیٚلہِ سونٛچو أسۍ اَتھ مُتعلِق تَوَے موٗجُوب چھُس بہٕ وَنان زِ تُہۍ دِیِو اَسہِ امۍ سُنٛد فیٖڑبیک یہِ کیُتھ ہیٚو نَفَر چھُ أمِس کیٛاہ ریٹِنٛگ ویٹِنٛگ روٗز باقٕے أسۍ چھِ اوٗلا ہَس سۭتۍ ہَمیشہ ٹریٚوٕل کَران بونٛٹھ کُن تہِ کَرَو مَگَر وۄنۍ چھُ یُتُے مَسلہِ ڈرَیوَر سِنٛز گَژھِ پَتَہ آسٕنۍ زِ یہِ کمہِ آیُک چھُ کمہِ مِزازُک چھُ أمِس کیٛاہ حِساب کِتاب چھُ یا سلو چھَ چلان یا أمِس کۭژَاہ ایٚکٕسپیٖریَنٕس چھِ کوٗتَہ کال ووت أمِس گٲڑ چَلاوان تہٕ اوٗبَرَس سۭتۍ یا اولا ہَس سۭتۍ کوٗتَہ کال ووت أمِس اولہٕچ گٲڑۍ کوٗتَہ کال ووت أمس چَلاوان اَگَر أمِس ٹھیٖک ٹایِم چھُ گوٚمُت تیٚلہِ آسن ضروٗری أمِس واریاہ زیادٕ پیسَنجَر یِمو أمِس سۭتۍ آسہِ سَفَر کوٚرمُت تہٕ تِمَن ہِنٛز کیٛاہ راے چھِ تِمَن ہِنٛز کیٛاہ فیٖڑبیک چھِ أمِس مُتعلِق تِتہِ ونتَو اَسہِ مہربٲنی کٔرِتھ تکیازِ اَگَر اَسہِ أمِس سۭتۍ سَفَر کَرو أسۍ گَژھو پَننہِ جایہِ مُطمَعِن روزٕنۍ زِ اَسہِ ہَسا چھُ ڈرَیوَر ٹھیٖک تہٕ اَسہِ گَژھنہٕ کانٛہہ پَریشٲنی روزٕنۍ کِہِیٖنۍ تہِ تکیاز أسۍ چھِ نہٕ کُنی زٔنۍ کینٛہہ بلکہِ چھِ اَسہِ فیملی أسۍ چھِ سٲری بٲژۍ أتھۍ کیبہِ مَنٛز تہٕ کیب تہِ گَژھِ آسٕنۍ ٹھیک ٹھاکھ تہٕ ڈرَیوَر تہِ گَژھِ ٹھیک ٹھاکھ آسُن امہ موٗجُب مہربٲنی کٔرِتھ کٔر زیٚو تُہۍ کٲم اسہِ دی زیٚو تُہۍ امیُک فیڑبیک